ہیٚلو اسلام علیکُم وعلیکُم اسلام سکوٗل پٮ۪ٹھ چھُو حظ تُہی ہے اَسہِ حظ ٲس بَچَس لیٖو سُہ حظ چھُ بٮ۪مار سُہ نہٕ حظ ہٮ۪کہِ نہٕ سکوٗل یِتھ کِہیٖنٛۍ تٔمِس حظ چھِ اِنفٮ۪کشَن تٔمِس حظ چھِ فِوَر تٔمِس چھُنہٕ وَسانٕے نہٕ وۅنۍ نہٕ حظ ہٮ۪کہِ نہٕ سُہ سکوٗل یِتھ دۄن دۄہَن کِہیٖنٛۍ وۅنۍ حظ چھِ تٔمِس دۄن دۄہَن لیٖو اَدٕ حظ ٹھیٖک اَدٕ حظ اسلام علیکُم